یُس اَکھ بٕڈٕ چھُ تٔمِس کِتھ کٔنۍ چھِ یہِ پرابلم گَژھان کہِ تٔمِس چھُ یَتھ بٮ۪ڈس پٮ۪ٹھ پیوان روزُن کَنٹِنیو تَمہِ موٗجوٗب چھُ تٔمِس یہِ گَژھان ییٚلہِ بُجَر چھُ یِوان تٔمِس چھِ زیادٕ شاہ خالنَس والنَس مَنز گَژھان پرابلم تٔمِس چھِ واریاہ زیادٕ سختی یِوان شاہ خالنَس والنَس مَنز تہٕ تَمہِ موٗجوٗب چھِ تٔمِس تٔمِس تھاوان ریسٹ دَپان چھِس ژٕ روزِ بٮ۪ڈس پٮ۪ٹھ ژٕ ؤتھِ زٮ۪نہٕ تھوٚد ووٚد کیٚنٛہہ بیٚیہِ اگر تٔمِس دٮ۪ماغس چھُ تٔمِس برین سِٹروک چھ زیادٕ یِوان بُزرگَن بٕڈن تہٕ برین برینَس تہٕ دٮ۪ماغَس تہِ اگر تِمَن کیٚنٛہہ گَژھان چھُ تمہِ موٗجوٗب تہِ چھِ تِمَن تھاوان بٮ۪ڈ رِڈ بٮ۪ڈ رَیسٹ چھِ تِمَن تَمہِ موٗجوٗب تہِ تھاوان بٮ۪ڈ تُہۍ شٮ۪نگیو سا بٮ۪ڈس پٮ۪ٹھ واریاہَس ٹایَمَس یا ہاٹَس چھِ تِمَن کیٚنٛہہ پرابلم گَژھان دِلَس چھےٚ تِمَن کیٚنٛہہ پرابلم گَژھان تَمہِ خٲطرٕ تہِ چھِ تِمَن تھاوان تَمہِ خٲطرٕ چھِ تِمَن تھاوان ریسٹ دَپان چھِکھ تُہۍ روٗزِو سا ریسٹس یا تِمَن چھُ یِم مَسلٕز چھِ آسان یِمَن تہِ چھُ تِمَن گَژھان واریاہ پرابلم یا زَنگن چھےٚ تِمَن آسان واریاہ زیادٕ اگر کۄٹھٮ۪ن وٕچھو أسۍ کۄٹھٮ۪ن چھ تِمَن واریاہ دود کَران بُزَرگی مَنز چھِ آسان واریاہ یِژھ تہِ حالت کہِ زَنگہٕ چھنہٕ بَنان اورٕ یورٕ کَرنہِ کِہیٖنۍ تہِ یا اِنفٮ۪کشَن چھُ یِمَن زیادٕ گَژھان اورٕ یور کَرنہٕ سۭتۍ یا کَمرَس چھِ یِمَن واریاہ زیادٕ دود آسان اَتھ مَنز تہٕ تمہِ موٗجوٗب چھِ پَتہٕ یِمَن ریسٹ تھاوان دَپان چھِکھ تُہۍ کٔرِو سا تُہۍ شینگیو سا بٮ۪ڈس پٮ۪ٹھ تمہِ سۭتۍ گٔژھِو تُہۍ ٹھیٖک تہٕ تمہِ موٗجوٗب چھِ یِمَن تھاوان یِم چھِ واریاہ کیٚنٛہہ بٮ۪مارِ یا کَمرَس چھےٚ یِمَن آسان زیادٕ دَگ کَمرَس چھِ یِمَن آسان کَنٹِنیو دَگ یا ہاٹس چھِ یِمَن آسان کانہہ ویٚلیو چھِ یِمَن تراوان ہاٹہٕ پرابلم چھےٚ یِمَن زیادٕ گَژھان تَتھ مَنز چھُ یِمَن اِنفٮ۪کشَن چھُ یِمَن گَژھان یا ہاٹ اَٹیٚک چھُ یِمَن گَژھان یا دٮ۪ماغس چھِ یِمَن واریاہ زیادٕ پرابلم گَژھان تَمہِ موٗجوٗب چھِ یِمَن تھاوان رٮ۪سٹ تہٕ تمہِ موٗجوٗب چھِ یِمَن رٮ۪سٹ یِوان تھاونہٕ تہٕ اَمہِ خٲطرٕ چھِ اگر أسۍ وٕچھو اَسہِ کیاہ پَزِ کَرُن پَتہٕ اگر یِمَن یہِ یوان چھُ یہِ بٮ۪مٲرۍ وٮ۪مٲرۍ چھےٚ یِمَن گَژھان تَمہِ موٗجوٗب چھِ یِمَن ریٚسٹ تھاوان تَمہِ موٗجوٗب پَزِ اَسہِ یِمَن ٹھیٖک کَرنہٕ خٲطرٕ پَزِ یِمَن اَسہِ اَکھ پَزِ اَسہِ یِمَن یہِ اصل تِژھ کانہہ جاے تیُتھ اینویرمٮ۪نٹ دِیُن تیُتھ ماحول دِیُن تہٕ تَمہِ سۭتۍ ییٚمہِ سۭتۍ یِم اصل ٹھٖیک روزَن یہِ گَندگی نہٕ تھاوٕنۍ کیٚنٛہہ ییٚتَتھ نہٕ تِم ٹھیٖک روزَن کیازِ اصل ماحول دِیُن ییٚمہِ سۭتۍ تِم اصل روزَن یا تِیُتھ غذا دِیُن تِیُتھ کھٮ۪ن چٮ۪ن دِیُن ییٚمہِ سۭتۍ یُس تِمَن اصل باسہِ تِیُتھ کھٮ۪ن چٮ۪ن دِیُن یُس تِمَن اصل باسہِ پَننہِ خٲطرٕ یہِ نہٕ کیٚنٛہہ اصل اصل کھٮ۪ن یِمے ہاکھ دِمو ہاک دِموکھ یا بدل کانہہ کَنٹِنیو دِموکھ نہٕ ہاکھ کیٚنٛہہ اصل ماز دِموکھ کۄکَر دِموکھ ٹھوٗل دِموکھ گاڈٕ دِموکھ یا پاچہِ دِموکھ تمہِ سۭتۍ تہِ روزِ یِمَن ہٮ۪کَتھ ییہِ تِمَن تَمہِ سۭتۍ روزَن تِم ٹھیٖک یا اصل پٲٹھۍ اگر نہٕ پانہٕ آسہِ مانان یہِ کھیٚون یہِ بُزرگ اگر کانہہ أمِس بٮ۪مار آسہِ سُہ ماننہٕ پانہٕ کھیٚون تٔمِس دِمو أسۍ تٔمِس آپراوو أسۍ کھٮ۪ن چٮ۪ن یہِ نہٕ کیٚنٛہہ برونہہ کَنہِ تھاووس تہٕ پَتہٕ چھَنہٕ پَیی کھیٚیا نہ کھیٚیا اصل پٲٹھۍ دِموس آپراووس اگر نہٕ کھٮ۪وان آسہِ یا دَوا یُس تھاونَس سُہ دَوا دِموس اصلِس ٹایمَس پٮ۪ٹھ ییٚمہِ ٹایمہٕ دِیُن آسہِ تَمہِ ٹایمہٕ دِموس سُہ دَوا پیارو ویارو نہٕ کِہیٖنۍ ہُمہِ ٹایمہٕ دِمو ییٚمہِ ٹایمہٕ اگر کٲجَس چھُ دَوا سُہ دِموس کٲجَس شامَن چھُ دوا سُہ دِموس شامَن یا یا پَتہٕ چھُ یِمَن تِم اَگر أکسٕے جایہِ چھ چَکَر کَرناون تھوڑا اگر چَکَر آسہِ کَرناوُن تہٕ ڈاکٹَر دَپہِ تھوڑا کَرنٲے زیوٚن أکِس دۄن مِنٹَن چَکَر یا چَکَر آسہِ کَرناوُن سُہ کَرناون أسۍ یہِ نَتہٕ اگر ڈاکٹَر دَپہِ اِتھے کٔنۍ تھٲے زیون لَرے پیٚشَنٹ تیٚلہِ چھُنہٕ تھوٚد تُلُن کِہیٖنۍ تہِ نہٕ تیٚلہِ چھُس اصل پٲٹھۍ آسان بِستَر چھُس آسان چیٚنج کَرُن یا تا تاپھ تِیُتھ کَمرٕ چھُس تھاوُن یَتھ تٔمِس تہِ یور تاپھ آسہِ تَران یہِ سریہہ ویہہ چھُنہٕ تٔمِس تھاوُن کہیٖنۍ نہٕ یا ڈاکٹَرَن سۭتۍ چھُ کَنٹہِ روزُن رٲبطس مَنز تِمَن چھُ وَنُن أمِس کیاہ چھُ کَرُن تِم تِتھۍ تَتھۍ ڈاکٹَر تھاوٕنۍ یِم أمِس ہاوَن کیاہ چھُ کَرُن یِم أمِس ہاوَن کِتھ کٔنۍ چھُی ژےٚ کِتھ کٔنۍ گَژھکھ ژٕ ٹھیٖک کُس دَوا چھُی ژےٚ کھیٚون کُس کھٮ۪ن چٮ۪ن چھُی ژےٚ کھیٚون سورُے ژٕ کَتھ ماحولَس مَنز روزَک ٹھیٖک تِمَن سۭتۍ چھُ روزُن یِمَن کَنٹِنیو رٲبِطس مَنَز تاکہِ یہِ پیٚشَنٹ گَژھِ أمِس یہِ یُس یہِ بٮ۪مار چھُ أمِس گَژھہِ فَرق جلدٕے جلدٕے یا اگر کہِ ایگزَرسایِز تھاوَن یِمَن کہِ دَپَن یِمَن وَرزِش کٔرۍ زیو تَمہِ خٲطرٕ وَرزِش اگر تھاوَن تٔمِس اگر تٔمِس کھۄٹھٮ۪ن ہُند آسہِ کیٚنٛہہ تَمہِ موٗجوٗب تھاوَن تٔمِس ایگزَرسایز سۄ چھے تٔمِس ضروٗری کَرٕنۍ اگر تٔمِس تھاوَن کھۄٹھٮ۪ن تہِ کیازِ کھۄٹھٮ۪ن اگر آسہِ دود چھُ آسان کھۄٹھٮ۪ن تَمہِ خٲطرٕ چھِ یِمَن تھاوان ایگزَرسایِز یا اگر سرٛان وان ییٚلہِ کَرُن آسہِ سُہ کَرناونَس اصل پٲٹھۍ سرٛان کَرناونَس اصل پٲٹھۍ پَلو آسنَس لاگان اصل یِم مٔکٕرۍ ؤکٕرۍ تھاونَس نہٕ پَلو وَلو کِہیٖنۍ تہِ یِم تہِ پَلو آسن تِم لاگنَس یِم سُہ یَژھان آسہِ اگر سُہ یَژھان آسہِ یہِ روب آسنَس نہٕ کَران اصۭل پٲٹھۍ تھاونَس کھٮ۪ن چٮ۪ن دِنَس ٹایمَس پٮ۪ٹھ یُس تہِ تٔمِس کھٮ۪ن تھاوَن سُہ دِنَس ٹایمَس پٮ۪ٹھ تہٕ تمہِ سۭتۍ ہیکہِ سُہ واریاہ تٔمِس ہیکہِ واریاہ چیٚنج فَرق گٔژھِتھ سُے ماحول دِنَس یُس سُہ یَژھان آسہِ سُہ دَوا دِنَس اصل اصلِس ٹایمَس پٮ۪ٹھ ڈاکٹَرَس آسنَس ٹایمہٕ ٹایمہٕ نِوان ییٚمہِ ٹایمہٕ ڈاکٹر آسہِ وَنان تَمہِ ٹایمہٕ چھُ گَژھُن بیٚیہِ باقٮ۪ن باقٮ۪ن دَوا وَوا یِم تہِ سُہ دِی تِم چھِ تِمَن دِنۍ تہٕ تمہِ سۭتۍ ہیکہِ سُہ پیٚشَنٹ تمہِ سۭتۍ ہیکہِ سُہ بُزرَگ واریاہ جلدٕے ٹھیٖک گٔژھِتھ